سٲرٕے دُنیا سٲرٕے یُنِؤرس یہِ چھ سورُے مَطلَب اکھ یہِ چھِ أکِس اِنسانَس کَران مَطلَب سایکو مَطلَب دٮ۪ماغی یہِ کَران گۄڈٕ دُنیَہَس یُن پَتہٕ گَژھُن اَتھ مَنٛز کیاہ یہِ آسہِ خُداے سُنٛد کھیل دُنیَہَس مَنٛز یُن یوٗتاہ مُشکِل تُلٕنۍ پَتہٕ بیٚیہِ نیرُن واپَس چھ اکھ اَمانَتھ آسان مَطلَب واریاہ راز چھِ یَتھ دُنیَہَس مَنٛز تھٲے مٕتۍ اگر اِنسان خَبَر کوتاہ مُحبَت آسہِ کَران پَننٮ۪ن سۭتۍ واریاہ لول آسیٚس پَننٮ۪ن ہُنٛد مگر ییٚمہِ ساتہٕ اکھ ترٲوِتھ گَژھِ یہِ گوٚو اکھ راز ییٚمہِ دُنیُہُک باقٕے یُنؤرسَن ہُنٛد